یُس زَن میون گام چھُ اَتھ ہسا چھُ اکھ ٹوُن واریاہ نَزدیٖک یُس زَن پہلگام ٹَونہٕ سۭتۍ مشہوٗر چھُ تہٕ یُس یہِ پہلگام ٹَوُن چھُ یہِ سا چھُ اکھ ٹوٗرِسٹ پٕلیس اور ہسا چھِ یِوان ہِندُستان کیٚو مُختٔلِف جگہو پٮ۪ٹھ ٹوٗرِسٹ بیٚیہِ ہسا چھِ کیٚنٛہہ فارِنۍ ٹیوٗرِسٹس تہِ یِوان تَمہِ سۭتۍ یِم ہسا چھ اَتہِ ہسا چھِ اکھ روزگارُک اکھ سَبب بَنان وارہن جوانن خٲطرٕ وۄنۍ اَسہِ چھُ یہِ نزدیٖکٕے اسلیے سانہِ گامُک یُس زَن یوٗتھ چھُ یِم ہسا چھِ اوٗر کران پریفر تہٕ کرن چھِ یِم اَتے پَنٕنہِ جابٕس أڈۍ لڈکہٕ ہسا چھِ کران کٲم تِم ہسا چھِ ریسٹوٹن منٛز گژھان أڈۍ لڈکہٕ ہسا چھِ ہوٹل لینہِ منٛز گژھان ہوٹلَن منٛز گژھان أڈۍ لڑکہٕ چھِ پَنٕنۍ دُکان کھولاوان اَتہِ أڈۍ لڑکہٕ چھِ تِم ہسا چھِ کیٚنٛہہ گُرۍ نِوان یِم زَن ہسا ٹیوٗرِسٹن چھِ تِم لگان اورٕ یور نَنہٕ خٲطرٕ تہٕ اَریو لڑکو ہسا چھِ پَنٕنۍ جاب یِتھۍ پٲٹھۍ زن کٔرمٕژ تِم ہسا چھِ گاڑِ چلاوان تہٕ پَنُن روزگار پَکناوان یِموے چیٖزو سۭتۍ